مےٚ حٕظ انیاو یہِ ریٚڈ می ٹٮ۪ن اے فون اکھ حظ یُس مےٚ اکہِ دُکان پٮ۪ٹھ اوٚن چوٗنکہِ تمہِ ساتہٕ اوس ییٚتہِ اِنٹرنٮ۪ٹ بنٛد حظ آن لایِن ٲسۍ نہٕ ہٮ۪کان وٕچھِتھ کینٛہہ اتھ منٛز کیٛاہ خٲصیت چھِ بہٕ ہسا بہٕ گوٚوس أکِس دُکانس پٮ۪ٹھ کوٚر مےٚ وِزِٹ تہٕ مےٚ اوٚن اتہِ فون اکھ تہٕ تٔمِس تہِ ٲس نہٕ اتھ مُتعلق زیادٕ زانکٲری کینٛہہ البتہ تٔمۍ دوٚپ تُل ژٕ بروسنٕے اتھ چھِ ڈمانڈ اصل ییٚلہِ مےٚ سُہ اوٚن حظ یِتُھے مےٚ چلو تہٕ یۄس اتھ کمپنی چھِ یہِ چھِ کلیم حظ ٲس کران اتھ حٕظ چھِ ٲٹھ میگا پِکسل تہٕ ٹھیٖک ٹھاکھ اوس تمہِ ساتہٕ اتھ فوٹو وتھن یِتُھے اکھ زٕ رٮ۪تھ گٔیے تہٕ امیُک کیمرا حظ گوٚو بالکُل کمزور حظ یِمن سُہ بلکہِ سُہ ریزلیوٗشن روٗز نہٕ اتھ کیمراہَس کیٚنٛہہ یِم ٲسۍ کلیم کران ٲٹھ میگا پِکسل مگر یِم فوٹو اوس تُلان بالکُل حظ زٕ میگا پِکسل فوٹو باسان تِم اگر گیم ٲسۍ اتھ گِنٛدان فونس یہِ اوس لیگ حظ گژھان تِکیٛازِ اتھ منٛز یُس پروسیسر چھُ یِمو لوگمُت سُہ تہِ ہسا اوس لو لو پروسیسر اوس یِمو اتھ لوگمُت تہٕ اتھ حظ چھِ پانٛژھ ساس اٮ۪م اے ایچ بریٹری یۄس اکھ ہیوی بریٹری ییہِ وننہٕ مگر یُس یِمو اتھ چارجنٛگ چھُ تھومُت یِمو چھُ اتھ چارجر تھومُت ژور اٮ۪م پیر زٕ اٮ۪م پیر چارجر حظ تہٕ تمہِ سۭتۍ ییٚلہِ چارٕج چھِ کران اتھ چھِ ترٛےٚ گنٛٹہٕ ژور گنٛٹہٕ لگان چارٕج گژھنس منٛز گوٚو انسانس چھُنہٕ آز یوٗت ٹایِم کینٛہہ سُہ پرارِ ترٛٮ۪ن ژورن گنٛٹن چارٕج گژھنس منٛز تہٕ اگر امیُک فنگر بیومیٹرِک فنگر پرنٹ سینسر یُس چھُ اتھ سُہ تہِ چھُ واریاہ سلو سُہ چھِ پیٚوان اونٛگٕچ پٮ۪وان أتھۍ کُن تھاوٕنۍ تمہِ پتہٕ چھُ لگان یِتھ پٲٹھۍ أسۍ باقٮ۪ن فونن چھِ أسۍ وٕچھان اونٛگٕچ لٲگتھٕے یوت چھُ سکریٖن لاک گژھان یَلہٕ مگر اتھ ییٚلہِ أسۍ وٕچھان چھِ اتھ چھِ پٮ۪وان أنٛگٕچ تھاوٕنۍ لٲگۍ تھٕے حظ أکِس سیکنڈس یا اکھ سیکنڈ زیادٕ تہِ تہٕ ہیٖٹ اپ چھُ یہِ گژھان فون ییٚلہِ أسۍ فونس کُن اگر أسۍ یہِ دہن وُہن منٹن چلاوو یہِ چھُ گژھان ہیٖٹ اپ حظ یعنی یہِ چھُ تتان حظ تہٕ امہِ علاوٕ وٕچھ مےٚ بیٛاکھ نیگِٹو پوینٹ امیُک یُس یِمو ٹچ سکریٖن یوٗز چھُ کوٚرمُت سُہ چھُ آی پی اٮ۪س اٮ۪ل سی ڈی اگر تتھ کُن أسۍ زیادٕ کالس

اوٚن مےٚ یہِ چھُ ڈزٲرٕو کران اتھ گژھِ سُپر اٮ۪مولڑ ڈسپلے آسُن مگر اتھ چھُنہٕ سُہ کینٛہہ امہِ علاوٕ تہِ وٕچھ مےٚ اتھ مگر چوٗنکہِ تِم چھِ لۄکٕٹۍ مۄکٕٹۍ چیٖز تِم ہٮ۪کَن سم فکس کٔرتھ مگر یِم اتھ منٛز مین چیٖز چھِ یِمو سۭتۍ اکھ موبایل چھُ ڈسکرایب یِوان کرنہٕ تِم وٕچھۍ مےٚ اکثر نیگٹِوٕے